ییٚمہِ ساتہٕ تہِ سٲنِس سماجَس منٛز یا کُنہِ تہِ گَرَس منٛز کانٛہہ بَچہِ چھُ زٮ۪وان اَسہِ چھِ سارنیے خوشی ہُنٛد اِظہار گژھان سانٮ۪ن بٔتھن پٮ۪ٹھ تہٕ تٔمۍ سٕنٛدِ خٲطرٕ چھِ أسۍ مُختلِف قٕسمَن ہِنٛدۍ پَلو یا سامان اَنان گِنٛدَن سامان تہٕ خاص کَر أمۍ سٕنٛد غذہُک سَنٛز چھِ أمۍ سٕنٛز موج پانے کَران یہِ أمِس چھِ أسۍ گۄڈٕنِکٮ۪ن کینٛژھَن رٮ۪تَن ماجہِ ہُنٛدُے شیٖر دِوان ماجہِ ہُنٛدُ دۄد چاناوان تہٕ تمہِ سۭتۍ چھُ یہِ بَچہِ ٹھیٖک تہٕ ٹھیٖک روزان تہٕ أمۍ سٕنٛدۍ پَلو یِم زَن چھِ آسان أسۍ چھِ چوٗنٛکہِ أسۍ چھِ روزان کٔشیٖرِ منٛز ییٚتہِ چھِ موسَم بَدلان تہٕ گَر موسمہٕ گرما یا سرما چھُ آسان تہٕ تَتھ سۭتۍ سۭتۍ چھِ اَسہِ اَمیُک خیال تہِ پیٚوان تھاوُن سَرٕد پَلو تہِ تہٕ گَرم پَلو تہِ تہٕ تِم چھِ پیٚوان أمِس بَچَس بَدلاوٕنۍ تہٕ لاگٕنۍ تہِ پیٚوان بِلاٲخٕر أسۍ چھِ أکِس أمِس بَچَس بِلکُل بہتریٖن اندازَس منٛز لول بَران تہٕ أمۍ سُنٛد خیال تھاوان لا پَروٲہی چھِنہٕ زان کینٛہہ